وعلیکُم السلام اَہَن حظ ٹھیٖک حظ اَہَن حظ أسۍ حظ چھِ واٹَر سَپلایِر اَتھ حظ چھِ تھوڑا یہِ پرٛابلِم اَتھ حظ ٲسۍ پایپ لیٖکیج تہٕ کیٚنہہ چھُنہٕ پرواے یہِ کَرَو أسۍ جلدی کَرَو یہِ سالُو کیٛاہ یہِ حظ چھِ أمۍ سۭتۍ اَتھ حظ ٲسۍ لیٖکیج گٔمٕژ تہٕ بیٚیہِ چھِ اَتھ تھوڑا پٮ۪ٹھٕ گٔمٕژ پرٛابلِم تَتھ سُہ کَرو أسۍ سالُو تَتھ دِمو أسۍ نظر ؤلِو حظ کیٚنہہ چھُنہٕ پرواے أسۍ دِمہو نہٕ تۄہہِ بیٚیہِ شِکایتُک موقعہٕ کیٚنہہ تُہۍ کٔرِو وۄنۍ اَسہِ سۭتۍ فِلحال کاپریٹ تہٕ أسۍ کَرَو یہِ جلدی سالُو ؤلِو حظ کیٚنہہ چھُنہٕ پرواے وۄنۍ کَرَو أسۍ یہِ جلدی سالُو ؤلِو کیٚنہہ چھُنہٕ دۄن ژورَن دۄہَن تام گژھِ ؤنِو حظ دوٚپمَو حظ زٕ ترٛےٚ دۄہ لَگن تُہۍ کٔرِو تِمَن دۄن ترٛٮ۪ن دۄہَن کاپریٹ تہٕ کیٚنہہ چھُنہٕ پرواے أسۍ کَرو یہِ جلدی پرٛابلِم سالُو اَوٕ نہ حظ پَتہٕ گژھِ نہٕ پرٛابلِم کیٚنہہ اَوَے چھِ أسۍ وۄنۍ دَپان وۄنۍ اگر أسۍ ٹھیٖک کَرو یہِ کَرہُن أسۍ پوٗرٕ طریٖقَس منٛز تِکیٛازِ برٛونٛٹھ کُن یی ونٛدٕ أسۍ دِمہَو نہٕ تۄہہِ بیٚیہِ شِکایِتُک موقعہٕ کیٚنہہ